میٛٲنِس گامَس منٛز چھِ اَکھ ہَسپَتال یُس واریاہ زیادٕ تھوٚد چھِ یُس گورمٮ۪نٛٹَن غَلط جایہِ چھِ بَنومُت یُت یُس تہِ پیشنٛٹ اور چھِ یِوان تِم چھِ دَپان کہِ پیشنٛٹ روٗد اَتہِ یُس پیشنٛٹَس سۭتۍ چھِ یِوان سُہ تہِ چھِ گژھان بؠمار کیٛازِکہِ سُہ چھِ واریاہ زیادٕ تھَزرٕ جاے بَنٲیِتھ تور کھَسان کھَسان چھِ اِنسانَس شوٗش کھَسان شانٛش کھَسان اِنسانَس چھِ زَنٛگہٕ تھَکان تور کھَسان کھَسان تور چھِنہٕ تیٖژ گاڑِ سٔروِس تہِ کِہیٖنۍ یُس تور تام کھالہِ ہے تور چھِ پؠوان پَپدٔلۍ کھَسُن ییٚلہِ پَتہٕ کھَسان تَتہِ چھِنہٕ پَتہٕ ڈاکٹر تہِ آسان کُنہِ ساتہٕ موٗجوٗد کینٛہہ ییٚمہِ سۭتۍ پَتہٕ پیشنٛٹ تہِ چھِ تِم ناراض گَژھان تہٕ پیشنٛٹَس سۭتۍ یِم چھِ آسان تِم تہِ چھِ گَژھان ناراض تہٕ سُہ چھِ غَلط جایہِ بَنٲیِتھ وۄنۍ گوٚو لۄکچہِ لۄکچہِ ڈِسپَنسٔریٖز چھِ بَنٲیِتھ ییٚتہِ ییٚتہِ گامَس منٛز ییٚتہِ چھِ تِم زٕ ژور تِم چھِ نَزدیٖک نزدیٖک تور گَژھُن چھِ سَہَل گَژھان ہَسپَتال کھۄتہٕ چھِ وۄنۍ لُکھ زیادٕ کَران پرٛؠفَر توٗرۍ تِمنٕے ڈِسپٮ۪نسٔرِیَن پٮ۪ٹھ گَژھُن کیٛازِکہِ تِم چھِ سَہَل گَژھُن تور واتُن چھِ سَہَل تور واتُن چھِنہٕ تیوٗت مُشکِل کِہیٖنۍ